آ مطلَب فیمس یِم بادشاہ چھِ اِنڈیا ہَس منٛز یِم اینشینٹ دوران تہِ ٲسۍ تہٕ مِڈیول دوران تہِ ٲسۍ اَگر أسۍ اینشَنٹٕچ کَتھ کَرو تَتھ منٛز یُس اوس گۄڈٕنیٚتھٕے یُس اوس مطلب اینشَنٹَس منٛز ٲسۍ زیادٕ تَتھ منٛز ٲسۍ ویسٹٲرنٕکۍ مطلب یِم تَتھ منٛز اَسہِ آ یوٗ یوٗریپِین ٲسۍ تِم أسۍ کرو اِنڈیا ہٕچ کَتھ اِنڈیا ہَس منٛز کُس اوس اوس تٔمِس آ اَگر أسۍ کَتھ کرو گۄڈٕنیُک یُس کِنگ اوس ایٚنشنَٹ پیٖرڈَس منٛز سُہ اوس آ بَہادُر شاہ ظفر ییٚمہِ سُند واریاہ راج اوس چلان آ تَمہِ دۄہ دہلی منٛز ییٚمِس آ رَنگو بہا بَہادُر شاہ ظفرَس منٛز یا شہن شاہ آف اِنڈیا چھِ ونان تٔمِس شہن شاہ آف ہِندوستان یِتھٕے کٔنۍ چھُ واریاہ مطلب بیاکھ یُس ایٚنشنٹَس منٛز کِنگ اوس بادشاہ کیاہ سا اوس تیٚلہِ چھُنہٕ ؤنکیٚس دٮ۪ماغَس منٛز یِوان کۭتیہ کیاہ ٲسۍ مطلب اِوٕن مطلب اَسہِ چھےٚ پٔرمٕژ تہِ ہِسٹری اَسہِ چھُنہٕ سُہ بیک گروُنڈ کیٚنٛہہ تَمیُک توتہِ پٔر مےٚ واریاہ سۄ پٔر مےٚ ہِسٹری اَمِچ یُس بَہادُر شاہ ظفر اوس یا یِم مول اۭں اۭں اۭں ایٚم جے رَناڈے اوس یا أسۍ ہیٚکَو کَتھ کٔرِتھ بال گَنگادر تِلَک اوس یِتھٕے کٔنۍ چھِ مِڈیوَلَس منٛز اوس اَکبر اوس یا بابر اوس یا ہِمایوٗ اوس یِم چھِ مےٚ بوٗزمٕتۍ بَچپَن پٮ۪ٹھ کیازِ یِم ٲسۍ کِتابَن منٛز تہِ اَسہِ واریاہ کینٛہہ بادشاہ ٲسۍ یِمن ہُند رول چھُ ہِندوتانَس منٛز آزٲدی ہُند یِم بادشاہ ٲسۍ آ أکۍ سٕنٛز سِٹوری چھِ مےٚ یاد أکِس بادشاہ سٕنٛز سُہ گوٚو بابَر یُس بابر مِڈیوَل پیرڈَس منٛز یُس بادشاہ اوس أمۍ سُنٛد سُنٛد یُس رول اوس یہِ اوس واریاہ مطلب تیز اوس یہِ واریاہ تیز اوس أمۍ سُنٛد پاور اوس خَطرناک بابرَن چھِ کٔرمٕژ کٲم أمۍ چھِ ایٹ دَ پوٹر گَن اِستعمال کوٚرمُت اۭں لُکَن سۭتۍ یِم یِم جَنگ ٲسۍ چَلان مِڈِیوَل پیرڈَس منٛز یہِ اوس أمۍ چھِ پوٹر گَن یوٗز کٔرمٕتۍ واریاہ کیٚنٛہہ فے مطلب ویپَن چھِ أمۍ یوٗز کٔرمٕتۍ یہِ اوس پاورفُل یِوان ماننہٕ یُس بابرٕ سُنٛد أمِس اوس نیٚچوِس ناو ہِمایوٗ یٔمِس اۭں واریاہ سیٚکسیٚسر روٗد بابرٕ سٔنٛدۍ جایہِ تٔمۍ سُند تہِ چھُ رول واریاہ بیٚیہِ چھُ مےٚ بوٗزمُت یہِ اوس لایبرٔری منٛز ہِمایوٗ پَران یہِ چھُ ہیرِ پیمُت بوٚن تہٕ یہِ چھُ تٔتی موٚمُت یہِ چھےٚ یِہنٛز سِٹوی بیٚیہِ یُس اِنڈیَن ہِسٹری چھےٚ اۭں مےٚ چھُ تیوٗتاہ دِل خۄش گژھان ییٚلہِ بہٕ اِنڈیَن ہِسٹری ہُنٛد چھُس پَران کیازِ کہِ اَمِچ یۄس ہِسٹری چھےٚ سۄ چھےٚ واریاہ بہتٔریٖن تہٕ مُحبت چھُ اَتھ سۭتۍ کیازِ یِمَو یوٗتاہ مُحبت چھُ دیُتمُت آ پَنٕنِس مُلکَس خٲطرٕ تیوٗتاہ پَزِ اَسہِ ؤنکیٚس اِظہار کرُن یِمن پنٕنٮ۪ن یِمو سیکرِفایِس کوٚر پَنُن ہَر کیٚنٛہہ پَنٕنس مُلکہٕ خٲطرٕ ہَر کٲنسہِ چیٖز پَزِ پَنُن پان اِظہار کَرُن یِمن خٲطرٕ کہِ نہ اَسہِ پَزِ اسہِ پزِ پَرُن یِمن رِلیٹِڈ چھُنہٕ ضروٗری کہِ اَسہِ یی ایٚکزامَس یا کَمہِ خٲطرٕ نالیج گژھِ عِلِم گژھِ آسُن ییٚکیاہ مےٚ تہِ واریاہ مطلب واریاہ ٲسۍ مےٚ پٔرمٕتۍ بادشاہ کۭتیہ چھِ مےٚ چھِ ؤنکیٚس اکھ یا زٕ یاد یا زٕ ژور یاد چھِ مطلب واریاہ گژھن یاد آسٕنۍ